مےٚ کٔر واریاہ فیس ڈِفکلٹیٖز ییٚلہِ بہٕ نیبر ترییس آ واریاہ ٹرولِنگ چھِ آسان واریاہ چھِ نہِ ہیٛکان پتہِ کراس کرتھ سڑکھ کینٛہہ تمہِ سۭتۍ چھُ واریاہ پرابلِم گژھان بیٚیہِ ییٚلہِ آسان چھُ بیٚیہِ چھِ زیادٕ گَرمی آسان چھے آسان تتھ زیادٕ پتہٕ گژھَان باقین لٕکن تہِ چھُ واریاہ پرابلِم گژھان تہٕ مےٚ تہِ گٔے واریاہ پرابلِمٕز مطلب کانٛہہ ہیٛکہِ نہٕ کٲنسہِ ہنٛز پرابلِم پتہٕ سمجِتھ کینٛہہ نہَ ہیٛکہِ بہٕ کٲنسہِ ہنٛز نہَ ہیکن تِم میٲنۍ واریاہ جَام تہِ چھُ آسان ٹریولِنگ تہِ چھِ آسان واریاہ واریاہ چھِ نیبَر تران تہِ چھُِ أڑۍ أڑۍ چھِ تران گرٕ أڑۍ چھِ ترن نیبر تتھ منٛز ہیوٚک مےٚ واریاہ فیس کرتھ ڈِفکَلٹیٖز پرابلِم ہیچ مےٚ واریاہ گژھتھ تتھ منٛز یا گَرمی چھِ گَرم چھُ زیادٕ تتھ منٛز چھُ واریاہ گژھَان کُنہِ جاے تریش ویش چھِ لگَان کُنہِ جایہِ کُنہِ جایہِ چھُ نہٕ تتین چھُ نہٕ آسان تتین وۄن اگر ہیکہو بوٚن وسِتھ گاڑِ منٛز انَہو تریش بٲتٕل یا کینٛہہ چَمہو تتہِ چھِ اسان واریاہ جَام ٹر جام چھُ آسان واریاہ گاڑین ہنٛد تتہِ ہیٛکو نہٕ بۄن وسِتھ کینٛہہ ہیٛکو أنِتھ تریش ویش ہیٛکو چیتھ تٔمِچ پرابلِم تہِ وٕچھ مےٚ واریاہ بیٚیہِ نۄم لُکھ نۄمن چھُ آسان بیگ پلَو بیگ تہِ چھِ اسان نۄمن واریاہ تِمن تہِ چھُ آسان مطلب تمہِ سۭتۍ چھُ آسان واریاہ تمہِ سۭتۍ تہِ چھُ واریاہ جام گژھان چھُ تمہِ سۭتۍ چھُ واریاہ یا گاڑین منٛز چھُ آسان کانٛہہ بٕتِھ چھُ آسان کینٛہہ مَطلب أسۍ چھِ نہٕ ہیٛکان کراس کرتھ سڑکھ چھِ نہٕ ہیٛکان کراس کرتھ اکہِ سایڈٕ تہٕ بیٚیہِ سایڈٕ چھِ نہٕ أسۍ ہیٛکان کراس کرتھ وتھ کینٛہہ تِکیٛازِ جَام چھُ آسان زیادٕ تہٕ ٹرَول چھُ آسان زیادٕ بیٚیہِ چھُ آز خَاص تَر چھُ آسان آز زیادٕ أڑۍ چھِ تَران نیبَر أڑۍ چھِ یِوان اورۍ تتھ منٛز تہِ چھُ وَاریاہ یِمے پَرابلِمز کٔرۍ مےٚ فیَس